ہٮ۪لو مےٚ چھِ بہٕ چھُس زید مےٚ کَرے تٕہنٛدِ رٮ۪سٹورٮ۪نٛٹ پٮ۪ٹھ پیٖزا آرڈر مگر یُس مےٚ آرڈر کرے سُہ سُہ آو رانٛگ آرڈَر یِم مےٚ پِنٛٹہٕ ڈِزایَر اوس کوٚرمُت آرڈَر سُہ چیٖز مِلیو نہٕ کیٚنٛہہ اِسی لیے بہٕ چھُس تۄہہِ رِکوٮ۪سٹ کَران کہِ تُہۍ نِیِو یہِ واپَس تہٕ مےٚ کٔرِو پَنُن آرجِنَل آرڈَر یہِ بہٕ یَژھان اوسُس تی سوٗزِو مےٚ تِکیٛازِ بہٕ چھُس واریاہ ڈِسسٮ۪ٹِسفَے گوٚمُت تھوڑا سٔروِس ٲس خراب کیٛازِ مےٚ اوس گۄڈٕنیُک ٹایم کَرے مےٚ تۄہہِ تۄہہِ نِش آرڈَر مگر گۄڈٕنِکی ٹایم مِلیو مےٚ بیڈ سٔروِس اَمہِ سۭتۍ چھِ یہِ اَکھ غلط اِمپرٛٮ۪شَن پٮ۪وان کَسٹمَرَن پٮ۪ٹھ تہٕ اَمہِ سۭتۍ ہیٚکہِ تٕہٕنٛز کَمپٔنی رٮ۪سٹورَٮ۪نٛٹَس نۄقصان تہٕ وٲتِتھ اگر اگر نہٕ تُہۍ پرٛاپَر سٔروِس ہیٚکِو دِتھ کِہیٖنۍ پنٛنٮ۪ن کَسٹَمَرَن تہٕ کُنہِ ساتہٕ ہٮ۪کیو تۄہہِ مے بھی کانٛہہ یہِ لیٖگَل کیس تہٕ کٔرِتھ یا اگر تُہۍ یِتھَے کٔنۍ روٗزِو بار بار رانٛگ آرڈَر سوزان اِسی لیے چھِ رِکوٮ۪سٹ کہِ تُہۍ کٔرِو آرڈَر رِپٕلیس جلدی